وعلیکُم اسلام ٹھیٖک چھِوا آ گَرِ ٲسۍ تھوڑا بِزی آسان تَوَے آے أسۍ واریاہ کٲلۍ اَز تۄہہِ وَنیٛوٕ مےٚ یَتھ کٔرِو ژوٗر تۄہہِ کیٛازِ چھُو نہٕ یَتھ ژوٗر کٔرمٕژ ناو تُہۍ چھِو نہٕ کَرانٕے اَصٕل پٲٹھیٚن یَتھ تہِ ونیٛومَو مےٚ یِمن ہاکَس یَپٲرۍ نہ زٔمیٖنَس ؤمیٖنَس بیٚیہِ کٔرۍہوٗس سیٚود تہٕ یِتہٕ چھُو نہٕ کوٚرمُتُے تۄہہِ آ مےٚ وُچھ تہٕ تھوڑا چھُ کوٚرمُت تھوڑا بیٚگٲری اتھ یہِ چھُو نہٕ اَصٕل پٲٹھۍ توٚگمُت کَرُن کِہیٖنٛی

وَلہٕ کِہیٖنٛۍ چھَ نہٕ پَرواے بہٕ وُِچھٕ تَتھ مُتعلِق سوںٛچہٕ بہٕ آ یَپٲرۍ تہِ ؤِنیٚومَو نا یَتھ حِصَس تہِ لَگٲوِزیٚو آ لگٲیمٕتے اَدٕ بہٕ دِمو تۄہہِ پونٛسہٕ کِہیٖنٛۍ چھُ نہٕ پرواے تہٕ یَپٲرۍ کٔرۍزیٚو یہِ اَصٕل پٲٹھۍ یہِ لگٲوزیٚو ژوٗر ووٗر کٔرۍزیٚو یَتھ تُہۍ چھُ نہٕ کَرنٕے تُہۍ چھُ دۅہے یٖی وَنان وَلہٕ ییٚلہِ مےٚ ٹایِم یٖی تیٚلہِ یِمہٕ بہٕ پتہٕ تھوڑا بِزی آسان گَرے وَلہٕ ٹھیٖک چھُ بہٕ وُچھٕ تیٚلہِ بِیٛاکھ نَفر تہِ تہٕ کیٚنٛہہ بہٕ دِمو تۄہہِ پونٛسہٕ پتہٕ اَصٕل پٲٹھۍ وَلہٕ تَمہِ خٲطرٕ ترٛاوَو تَمہِ خٲطرٕ ترٛاوَو کِہیٖنٛۍ چھُو نہٕ پَرواے تۄہہِ آ کِہیٖنٛۍ چھُو نہٕ پَرواے بہٕ وُچھٕ

آ اَدٕ کیٛاہ بہٕ نیرٕ تیٚلہِ مےٚ چھِ تھوڑا کٲم گَرِ